اسلام ُعلیکم ورحمتہ اللہ وبرکاتہ اَسہِ حظ اوس گژھُن پہلگام تام تہٕ اَسہِ ٲس کَرٕنۍ کیب حظ تہٕ اَسہِ دیٖتو کانٛہہ ڈِسکاوُنٛٹہ وِسکاوُنٛٹہ اَتھ منٛز کیازِ کہِ کِراے گٔژھ گژھٕنۍ کمی اَسہِ چھُ فٮ۪ملی سۭتۍ گژھُن حظ اٮ۪کسکرشَن حظ پِکنِک تہٕ اَسہِ کٔرۍتو اَتھ کمی پَہمَتھ جِناب أسۍ وٕچھو اَسہِ تام کیٛاہ آسہِ یوٗتاہ سَپدِ تہِ کَرو أسۍ اہن حظ سُہ حظ گٔے واریاہ بٔڑ مہربٲنی تہٕ باقٕے أسۍ دِمو تۄہہِ واریاہ کَسٹمَر تہِ مگر اَسہِ کٔرۍتو کمی حظ أسۍ چھِ فٮ۪ملی حظ کَمٕے أسۍ چھِ ژورَے یہِ ہسا یہِ پٔرسَن آ جِناب پَرواے چھُنہٕ کیٚنٛہہ اَدٕ حظ جِناب سُہ حظ گٔے بٔڑ مہربٲنی